ٹھیٖک چھِوٕ آ لَگس ٹھیٖک تُہۍ چھِوٕ ٹھیٖک سٲری چھِوٕ ٹھیٖک آ آ ٹھیٖک پانہٕ چھِوٕ ٹھیٖک اچھا کیٛاہ چھِو کَران آز تُہۍ آسِو یَپٲرۍ یہِ سانہِ سایڈٕ یہِ دیوار یہِ کیٛازِ ژھٕنو تۄہہِ وٲلِتھ اۭں آ کَمہِ سۭتۍ گٔیَس آ اچھا وَنۍ کیاہ ونۍ کھٲلیو آر سی وَنۍ کیٛاہ کٔرِہُس اۭں آ یہِ أنۍ وٕ روٗڑۍ أنۍ وٕ سٮ۪کھ أنۍ وٕ سیٖمَٹھ أنۍ وٕ آ اچھا پَتہٕ کیٛاہ کٔرِہوس مان ژٕ پَتہٕ کھٔٲلِو نہٕ بیٚیہِ سیٖمَٹھ سٮ۪رَن ہُنٛد کینٛہہ مگر کِنہٕ یہِ ٹیٖن دیہُس اچھا کیٛازِ دِیٖہُس وۅنۍ ٹیٖن

کینٛہہ سُہ چھُ واریاہ مضبوٗط گژھان تِہ ہَن چھُ پوٚز اچھا وۄنۍ کَر لٲگِوُس کٲم کٲم کَر لٲگِو دوٚپ وَۄنۍ چھُو یہٕے اِرادٕ نا کیٚنٛہہ چھُنہٕ پَرواے تھٲیِو ؤنِتھ میٹیٖریَل وِٹیٖریَل پَتہٕ چھُ سَہل گژھان لاگٕنۍ تہِ کٲم تِتھ کٔنۍ چھُنہٕ باسان بیٚیہِ کیٚنٛہہ اچھا اچھا تُلِو بِہِو خۄدایَس